گیمٕز چھِ اَسہِ ڈِسپٕلن تہِ ہیٚچھناوان گیمزو سۭتۍ چھِ اَسہِ پَنُن وَقت تہِ پَتہ لَگان گیمزو سۭتۍ کہ مَدتہٕ سۭتۍ چھِ اَسہِ اَکھ أکِس عزت کَرنُک طٔریٖقہٕ تہِ ہیٚچھَن گیمٕز یِم چھِ سُہ چھِ اَسہِ مَدَت کَران اَکھ أکِس زاننَس منٛز تہِ